یہِ حظ چھُ ڈسٹرک گاندَربَلَس مَنٛز یہِ اِندور سٹیڈیَم یہِ حظ چھُ سٕہہ پوٗرا لوکیٹ مَگَر یہِ حظ اوس گۄڈٕ واریاہ پرون گام یَنہٕ پیٹھٕ حظ یہِ سٹیڈیَم بَنوو گورمنٹَن کوٚر یہِ تَتہِ پیٹھ حظ آے اَتھ واریاہ فَرَق اَتہِ حظ اَتہِ حظ چھِ شُرۍ گَژھان اَتہِ حظ چھِ شُرۍ فُٹ بال گِنٛدان کرکَٹ گِنٛدان واریاہ واریاہ واریاہ واریاہ نٔے نٔے نٔے نٔے گیمہٕ چھِ اَتہِ گِنٛدان فُٹ بال وولی بال جال بیٹ کرکٹ بییٚہِ حظ ٲسۍ اَتہِ یہِ حظ اوس پَتھ کھور عَلاقہ اَتھ حظ چھُ آز سومو سٔروِسِز واریاہ اَصل کیازکہِ امہ سۭتنۍ کرکٹ سۭتۍ آو یہِ گام پَرزٕناونہٕ اَتہِ حظ چھِ واریاہ واریاہ نیٚبرِم یِم یِوان سرینَگرٕکۍ یِوان نیٚبرِم یِوان اَتہِ حظ چھِ واریاہ یہِ حظ چھُ واریاہ بوٚڑ گراوُنٛڈ اَتہِ حظ چھُ واریاہ مان ژٕ اَیِس کریٖم وٲلۍ حظ چھِ اَتھ گراوُنڈَس مَنٛز آسان امہ سۭتۍ حظ آو فٲہدٕ واریاہَن امہ سۭتۍ حظ گو نہٕ نۄقصان وۄقصان کِہِنۍ واریاہ مَزٕ حظ لوٚگ میون میٲنۍ برَدَر میٲنۍ یِم حظ چھِ گَژھان پیٚتر بٲے گِنٛدنہٕ اکھتُے حظ چھِ أسۍ تہِ گَژھان تَماش وٕچھنہِ بہٕ تہِ چھَس گَژھان تَماش وٕچھنہِ اَتہِ حظ چھُ واریاہ مَزٕ اَتیٚکۍ سٕہہ پورکۍ حظ آند پٲٹھۍ تِم حظ چھِ آسان بُزَرٕگ تام حظ چھِ گَژھان دِل بَہلٲیی حظ چھِ اَتہِ گَژھان تمہ پَتہٕ گو تمہِ پَتہٕ حظ چھو توٚہہِ یہِ قَمرِیا قَمرِیا یہِ بابا قَمرِیا صٲب یہِ حظ چھُ یہِ اَتھ حظ چھُ امے سۭتۍ ناو پیومُت قَمرِیا اَتہِ أسۍ حظ چھِ وا أسۍ حظ چھِ واریاہ گورمنٹَس شُکُر کَران کہِ تِمو تروو یہِ مٲلہِ اَتیٚن اَتہِ حظ چھِ واریاہ واریاہ حَلوٕ وٲلۍ آسان یِم چیٖزٕ وٲلۍ شُرٮ۪ن چھِ أسۍ شُرٮ۪ن چھِ أسۍ سَکھراوان سوٚرمہٕ لاگان پَلَو لاگان سوزان اور یہِ حظ چھُ اکھ کِلوٗ بہٕ حظ چھَس گاندَربَل لوکیٹ یہِ حظ چھُ اکھ کِلوٗمیٖٹَر اَتہِ پیٹھِ دوٗر مَنٛزٕ حظ چھُ اَتھ گُزَربَل یِوان آرَم پوٗر أسۍ حظ چھِ مٔنٛزۍ گَژھان اَپٲری اَسہِ حظ چھُ مَز یِوان شُرۍ حظ چھِ آسان یہِ مٲلہٕ حظ بَنووُکھ یہِ مٲلہٕ حظ أسۍ حظ چھِ وُہہ دۄہہ برونٛہہ آسان اِنتِظارَس ییٚلہِ أسۍ بوزان چھِ مٲلہٕ چھُ اَتہِ حظ چھِ چِز وٲلۍ گیٚوَن وٲلۍ حظ چھِ ناوَن مَنٛز چھِ ڈٕنٛگہٕ آسان تِمَن مَنٛز چھُ گیٚوُن آسان چَلان اَتہِ حظ چھُ واریاہ اَصل یِم حظ چھِ چیٖزٕ وٲلۍ منز لۄکٕٹۍ شُرۍ بٔڑٕ حظ بُزَرٕگ سٲری حظ چھِ گَژھان لولہٕ مُحَبتہٕ اور یہِ حظ چھُ بوٚڑ بار مٲلہِ آسان گورمنٹَن چھُ واریاہ اَصل یہِ تھوومُت یہِ حظ چھُ لَگان وُ وُہہ دۄہہ برونٛہہ حظ چھُ اَسہِ پَتَہہ لَگان کہِ مٲلہٕ چھُ اَتہِ أسۍ حظ چھِ خۄش گَژھان واریاہ زیادٕ اَسہِ حظ چھِ ہَمساے رِشتہِ دار سٲری سٔمِتھ گَژھان اور اَتہِ حظ چھِ أسۍ مِلان أسۍ حظ چھِ اَتہِ چیٖز ہیٚوان حٔلوٕ کھیٚوان اَتکۍ حٔلوِ حظ چھُ واریاہ زیادٕ اَصل اَسہِ حظ چھُ واریاہ مَذٕ لَگان اَتکِس حٔلوَس بییٚہِ حظ چھُ اَتہِ أندۍ پٔسۍ واریاہ اَصل ماحول اَتہِ حظ چھُ مَزٕ آسان اَتہِ حظ چھُ گیٚوُن آسان أسۍ حظ چھِ گیٚوُن بوزان اَتہِ حظ چھِ آسان ڈٕنٛگہٕ یِمن منٛز ناوَن مَنٛز گیٚوُن چَلان راتَس دۄہَس أسۍ حظ چھِ گیٚوان لۄکٕٹۍ شُرۍ حظ چھِ آسان اِنتِظارَس یہِ مٲلہٕ کر لَگہٕ أسۍ حظ چھِ آسان أسۍ حظ چھِ وۄتھان گَژھان نِوان شُریٚن بٲژَن سٲری کَران ایٚنجوے بییٚہِ حظ چھِ اَتہِ واریاہ واریاہ چیٖز آسان یِمے کراکری چیٖز حظ کٕنٕنۍ دوٗر واجہِ پَتہٕ حظ چھِ شوپِنٛگ سہی کَران اَتہِ یہِ حظ چھُ اَتہِ پیٹھہٕ ییٚتہِ پیٹھ حظ چھُ گاندَربَل پیٹھہٕ اکھ کِلوٗ میٖٹَر دوٗر أسۍ حظ چھِ پایدٔلۍ گَژھان اگر حظ گاڑِ مَنٛز گَژھو تَتھ حظ چھِ داہہ رۄپیہِ لَگان أسۍ چھِ پایدٔلۍ گَژھان مٔنٛزۍ اَسہِ حظ چھُ واریاہ مَزٕ اَتہِ لَگان اَتہِ حظ چھِ واریاہ واریاہ چیٖز تہِ آسان بییٚہِ حظ چھُ یہِ مٲلہٕ واریاہ اَصل سانہِ خٲطرٕ یُتھ اَصل